اُبر تہٕ اُلا یِم ڈریوٲرٕس چھِ تِم چھِنہٕ آز آ مطلب یِم چَلاوَان کیٚنہہ کیازِ کہِ اتھ چھِ ریٹِنگ واریاہ زیادٕ آسان اَمہِ سۭتۍ کیاہ چھِ لُکَن تہِ چھِ پرابلِم گژھن بیٚیہِ چھُ وَنۍ اولریڈی یِم باقی گاڑِ تہِ چھِ ایویلٮیبٔل آسان اۭں یا کٲنسہِ چھِ آسان وَنۍ چھِ عام تور زیادٕ پرسٔنَلٕے آسان زیادٕ گاڑِ اَمہِ سۭتۍ چھُنہٕ مطلب باقی اَسہِ پٮ۪وان ضروٗرت یا اولا یا اُبر چھُنہٕ اَسہِ پٮ۪وان توٗتاہ ضروٗرتھ کیٚنہہ کیازِ یِمَن چھُ ریٹِنگ ہاے آسان اَمہِ سۭتۍ چھےٚ اَسہِ واریاہ اِشوٗز گژھان مطلب اِنسان چھُنہٕ توٗتاہ زینان کیٚنہہ پَتہٕ چھُ پٮ۪وان تٔمِس تَتھ پٮ۪ٹھ تہِ واریاہ زیادٕ خرٕچ کرُن تِمَو تہِ ژُن وَنۍ یہِ کار ترٲوِتھ کیازِ کہِ اَتھ بڑے ریٹِنگ تہٕ لُکھ تہِ چھِنہٕ وَنۍ یِمن زیادٕ کھسان کیٚنہہ تِم چھِ کران زیادٕ پریفر پَنٕنہِ پرسٔنَل گاڑِ